ہیٚلو السَلام علیکُم آ تۄہہِ چھُو حظ یہِ سِٹار اِنٹراول ایٚجنسی پٮ۪ٹھ ٹھیٖک چھُ سر أسۍ حظ آیے یور اَسہِ چھِ ٹیوٗر ٹیوٗرس حظ گَژھُن وارِیاہن جاین اَتھ منٛز چھِ یِوان یِم وارِیاہ وارِیاہ جایہِ پیٚہلگام چھُ یِوان

ٹھیٖک ٹھیٖک

آ تُہۍ ؤنتو مےٚ حظ مےٚ چھُ مےٚ اوس یہِ بو بوزُن کہِ گُلمرگہِ کیٛاہ کیٛاہ ہٮ۪کو أسی کٔرِتھ کٕم ایٚکٹوٹی ہٮ۪کو أسۍ تَتہِ کٔرِتھ بیٚیہِ پیٚہلگام کٕم جایہِ چھِ

ٹھیٖک آ بیٚیہِ ؤنتو مےٚ تُہۍ یہِ تُہۍ ہٮ۪کوا حظ یہِ ہوٹلُک ووٹلُک اِنتظام کرنٲیِتھ پتہٕ اَپٲری أتھۍ ٹھیٖک حظ ٹھیٖک ٹھیٖک اَسہِ چھُ فیملی فُل تہٕ اگر زٕ گاڑِ دۄن گاڑٮ۪ن ہُنٛد تہِ گَژھہِ اَرینٛج تہٕ زٕ گاڑِ تہِ دِیو تُہۍ اَسہِ آ یہِ پیٚہلگام کیٛاہ کیٛاہ ہٮ۪کو أسۍ کٔرِتھ کوٚت کوٚت ہٮ۪کو أسۍ گٔژھتھ ٹھیٖک تَتہِ ہٮ۪کوا أسۍ اٮ۪نجایمنٹ خٲطرٕ کیٚنٛہہ گِنٛدِتھ وِنٛدِتھ کیٚنٛہہ تِم آبس منٛز چھِنَہ تِم بۄ تِم ٹھیٖک ہاکی گاف واف ہٮ۪کوا أسۍ گِنٛدِتھ تَتہِ ٹھیٖک چھُ ٹھیٖک چھُ واٹرس منٛز ہٮ۪کوا سَہ رایڈنٛگ کٔرِتھ تِمن ہُمن پٮ۪ٹھ سَپوٹٕس شِپن منٛز ٹھیٖک حظ چھُ سر بیٚیہِ ؤنتو مےٚ حظ یہِ مہربٲنی کٔرِتھ تہِ تۄہہِ یہِ کیٛاہ چھِ اَتھ وَنان وۄنۍ ریٹہِ منٛز کٔرزیٚو حظ تُہۍ تھوڑا بہت اَسہِ نرمی تِکیٛازِ اَسہِ کَرے أکِس دۄن سۭتۍ ٹھیٖک ٹھیٖک بیٚیہِ سۄنہِ مرٕگ تہِ چھِ حظ گَژھُن آ ٹھیٖک چھُ تَتہِ چھَ حظ تَتہِ ہٮ۪کوا أسۍ گِلیشرن کُن گٔژھتھ اَدٕ حظ ٹھیٖک چھُ گوٚو وۄنۍ کٔژ جایہِ روزٕ یِم وۄنۍ کٔژ جایہِ روزٕ یِم ٹھیٖک حظ اَہن حظ اَہن حظ ٹھیٖک حظ ٹھیٖک حظ اَہن حظ اَہن حظ ٹھیٖک حظ ٹھیٖک ٹھیٖک ٹھیٖک اَہن حظ چَلو ٹھیٖک چھُ تُہۍ تھٲزیٚو مےٚ حظ ریٹ ویٹ ؤنِتھ تہٕ ریٹہِ سۭتۍ تہِ گَژھہِ اسہِ بَرابٔردی یِنۍ اَدٕ ٹھیٖک چھُ شُکرِیہ ٹھیٖک چھُ ٹھیٖک چھُ چَلو أسۍ تُہۍ تھٲیزیٚو ریٹ ویٹ فِکٕس کٔرِتھ تہٕ مےٚ ؤنزِ اَسہِ چھُ وارِیاہن تۄہہِ چھو حظ پاے مےٚ کٔمۍ مےٚ حظ دِژ تُہنٛز ایٚڈرس رفیق صٲب زٲنہُن حظ اِسلام آبادُک تٔمی دوٚپ دوٚپُن سُہ چھُ تۄہہِ سُہ چھُو تۄہہِ کیتھانٮ۪تھ رِلیٹِوٕے تہٕ تہٕ تٔمی وۄنۍ تھٲیزیٚو تٔمسُنٛد تہِ تھوڑا لِحاظ اَچھا اَچھا اَچھا السَلامُ علیکُم اَچھا